آ مےٚ چھُ ناو اِشفاق نِثار بہٕ چھُس زامُت کھِرَم اننت ناگ مےٚ چھِ ابتدٲیی تعلیٖم تہِ ییٚتی حٲصِل کٔرمٕژ أکِس مِڈَل سکوٗلَس منٛز ایٹتھٕ پاس کٔرِتھ کوٚر مےٚ ہایی سکوٗل جوٚیِن ییٚتہِ زَن مےٚ ٹٮ۪نتھٕ پاس کوٚر تَمہِ پَتہٕ چھُس بہٕ گژھان گورمینٹ ہایر سٮ۪کنٛدری سکوٗ سِرٛیٖگُفوارہ ییٚتہِ بہٕ اِلٮ۪وَنتھٕ ٹُوَٮ۪لتھٕ چھُس کَران اٮ۪ل ٹوٮ۪لتھ پاس کٔرِتھ چھُس بہٕ گژھان گورمینٹ ڈِگری کالج بِجبِہارہ ییٚتہِ بہٕ پَنٕنۍ گرٮ۪جویشَن مۄکلاوان چھُس ییٚتہِ بہٕ بی اے چھُس کَران تَمہِ پَتہٕ چھُس بہٕ اٮ۪نٹرٛنس کَران یوٗنیوَرسٹی ہُنٛد تہٕ تَتہِ چھُ مےٚ گژھان سِلٮ۪کشَن بہٕ چھُس کَران اِنٛگلِشَش منٛز اٮ۪م اے اٮ۪م اے کٔرِتھ چھُس بہٕ کینٛہہ ؤری نٮ۪بَر گژھان دہلی ییٚتہِ بہٕ پَرناوان چھُس یا ڈِفرَنٛٹ پرٛایوَیٹ سٮ۪کٹَرَن منٛز جاب چھُس کَران تَمہِ پَتہٕ کوٚر مےٚ اٮ۪م فِل زٕساس تہٕ کُنوُہَس منٛز اٮ۪م فِل مۄکلٲیِتھ کوٚر مےٚ دیُٚت مےٚ جیٖواجی یوٗنیوَرسٹی گوالیار دیُٚت مےٚ اٮ۪نٹرٛنس پی ایچ ڈی خٲطرٕ ییٚتہِ مےٚ سِلٮ۪کشَن گٔیے ییٚتہِ بہٕ تھٲڑ ٹاپَر اوسُس تہٕ تَتہِ پٮ۪ٹھ چھُس بہٕ وٕنکٮ۪س پی اٮ۪چ ڈی کَران حال حالٕے گوٚو اَسہِ کورس ؤرٕک اٮ۪کزام یَتھ منٛز بہٕ تھٲڑ ٹاپَر آوُس تہٕ اَمہِ مٔزیٖد چھُس بہٕ اَمہِ مٔزیٖد چھُ مےٚ گِنٛدنُک شوق بہٕ چھُس کھیلہٕ گِنٛدان بہٕ چھُس کِرکٹ گِنٛدان فُٹ بال گِنٛدان آ مےٚ چھُ کِرکَٹ وٕچھُن پَسنٛد فُٹ بال وٕچھُن چھُنہٕ مےٚ زیادٕ پَسںٛد کینٛہہ البتہ فُٹ بال چھُس بہٕ گِںٛدان البتہ کِرکَٹ چھُس بہٕ واریاہ زیادٕ زانَان تہِ یہِ چھُس بہٕ وٕچھَان تہِ تہٕ گِنٛدَان تہِ فُٹ بال چھُس بہٕ آز دہلی گِنٛدان أسۍ چھِ ژورِ بَجہِ پَتہٕ أسۍ چھِ ژورِ بَجہِ پَتھ کُن پَنٛنٕۍ دوس سٔمتھ اَسہِ چھُ ییٚتی اَکھ گرٛاوُنٛڈ اَکھ تَتی چھِ أسۍ فُٹ بال گِنٛدان أکِس دۄن گَنٹَن تہٕ پَتہٕ چھِ أسۍ تَمہِ پَتہٕ چَکرہ کَران فُٹ بال مٔزیٖد چھِ مےٚ شوق تِکیازِ بہٕ چھُس اِنٛگلِش لِٹریچرس سۭتۍ وابسط بہٕ چھُس کِتاب تہِ پَران بہٕ چھُس ناوَلز پَران ییٚمہِ سۭتۍ میون اِنٹلٮ۪کچُوَل اِنٹَلٮ۪کٹ اِنٹلٮ۪کٹ تھوڑا واسٹ چھُ گژھان تہٕ بیٚیہِ چھُس بہٕ بیٚیہِ چھُس بہٕ پَسنٛد کَران پنٛنٮ۪ن دوستَن سۭتۍ ٹرٛٮ۪کِنٛگ گَژھُن بالَن پٮ۪ٹھ أسۍ چھِ کٮ۪مپِنٛگ کَران تہٕ یِم چھِ میٛٲنۍ چیٖز کینٛہہ میٛانہِ زِندگی متعلق